شیٹھ اَکھ ہَتھ وُہ دَہ ساس شےٚ ہَتھ تہٕ شیٖتھ شےٚ لَچھ پانٛژھ ہَتھ تہٕ پنٛژاہ ٲٹھ لَچھ شےٚ ہَتھ تہٕ شیٖتھ نَو لَچھ دَہ ساس تہٕ بَہہ